اَلسَلامُ علیکُم اسہِ حظ ٲسۍ پوش ضروٗرت اۭں اۭں اچھا مےٚ ؤنِو حظ کٔم کٔم پوش چھِ اَتہِ اچھا ٹھیٖک سَن فٕلَوَر تہِ چھُو حظ اچھا گملہٕ سَن فٕلَوَر تِم یِم کیاہ چھِ تَتھ وَنان آسان ڈیٚفوڈِلٕز چھِ بیٚیہِ چھِ کیاہ وَنان اَتھ ٲں روز تہِ اچھا تُہۍ چھُو حظ گملہٕ تہِ کٕنان

تُہۍ کۭتیاہ چھُو اَتہِ ایٚولیبٕل وٕنکیٚس اسہِ چھِ أکِس گارڈنَس سُمب ضروٗرت فُل اچھا ٹھیٖک یِمَن کیاہ حظ ریٹ چھِ گَژھان یَتھ یُس یہِ روٗز چھُ آسان ریٚڈ روٗز اَتھ کیاہ یہِ چھِ اچھا أکِس کُلِس اچھا تہٕ بیٚیہِ بیاکھ یہِ آچھا تِم نِکۍ پوش چھِنَہ حظ آز آسان تِم خۄشوٕنۍ تِم یَلو کَلر اچھا ٹھیٖک چھُ تۄہہِ چھُو نَہ اسہِ آرڈر دیٚن تۄہہِ تہٕ تیٚلہِ تھٲزیو اسہِ یہِ مال وال گملہٕ انوا أسۍ یورے کِنہٕ گملہٕ چھِ أسۍ آسنَو تُوہہِ اَتہِ اچھا گملہٕ تہِ چھُو یِم کۭتِس کالس روزان اسہِ یِم کۭتِس کالس چھِ روزان پتہٕ اچھا ٹھیٖکاسہِ چھِنَہ ضروٗرت تیٚلہِ چھُ اسہِ یُن اسہِ چھِ نَظر دِنۍ اچھا ٹھیٖک

اسہِ حظ چھُ یُن اسہِ چھُ ضُروٗری یُن اسہِ چھُ ضروٗرت اَتھ گارڈنَس خٲطرٕ تۄہہِ چھُو تُہۍ چھُو دَرٛمُن تہِ کٕنان اَتہِ اچھا اسہِ چھُ دَرٛمُن تہِ ضروٗرت تہٕ اسہِ چھِ یِم پوش ووش تہِ ضروٗرت

اہن حظ اۭں چھِ ضروٗرت اسہِ یِم کیاہ وَنان اَتھ سۄرمہٕ کُلۍ ورمہٕ کُلۍ تہِ چھِوٕ اچھا سۄرمہٕ کُلۍ تہِ چھِوٕ کٕننۍ تۄہہِ بیٚیہِ کُم کُم کیاہ چھُو تۄہہِ اَتہِ کُم کُم کُلۍ چھِ بیٚیہِ اَتہِ ایٚور گریٖن تہِ چھِوٕ اہن حظ تِم چھِنَہ زٕ ترٛےٚ لاگٕنۍ منٛزٕ منٛزٕ چھِ اَتھ ایٚور گریٖن تہِ لاگُن تہٕ بیٚیہِ چھِ اَتھ یِم پوش تہِ لاگٕنۍ

ریٹ حظ چھِ ٹھیٖک تہٕ مگر اسہِ گٔژھ آسٕنۍ قالٹی اصٕل یِمن چیٖزن اَدٕ حظ ٹھیٖک چھُ اَدٕ حظ اَلسَلامُ علیکُم اَدٕ حظ بیٚہو حظ رۄبس حَوالہٕ اَدٕ حظ بیٚہو حظ اَدٕ حظ کیٚنٛہہ چھُنہٕ اَدٕ حظ بیٚہو رۄبس حَوالہٕ